اگر بہٕ تۄہہِ وَنو وٕنۍکٮ۪نَس چھِ واریاہ اِنَسٹیوٗشَن یا اِدارٕ یِم چھِ وٕنۍکٮ۪نَس واریاہ قٕسمٕکۍ اِدارٕ چھِ وٕنۍکٮ۪نَس سٲنِس گاندربَلَس مَنٛز تِم ٲسِنۍ سُکوٗل تِم ٲسِنۍ کالیج تِم ٲسِنۍ یونیورسٹی یا تِم ٲسِٕنۍ ووکیشنَل ٹرٛینِنٛگ سٮ۪نٛٹر اگر بہٕ تۄہہِ گۄڈنٮ۪تھٕے وَنو یُس گورمٮ۪نٛٹ کالیج آف اِنجیٖنیرِنٛگ تہٕ ٹیٚکنالجی چھُ یہِ چھُ وٕنۍکٮ۪نَس سٲنِس سفاپور گاندربَل ایریاہَس مَنٛز یِتھ پٲٹھۍ ونو کہِ اَتہِ چھُ وٕنۍکٮ۪نَس سٲلِم سٹرٛیٖم یِم چھِ وٕنۍکٮ۪نَس اِنجیٖنیرِنٛگ ہٕنٛز تِمن مُتعلِق چھُ اتہِ نالیج اَتہِ چھِ ٹیٖچر اَتہِ چھِ تِم کورٕس گَژھان سُہ ٲسِنۍ سِوَل سُہ ٲسِنۍ میٚکینِکَل سُہ یا سُہ ٲسِنۍ ایٚلیٚکٹرٕکَل فی کانٛہہ قٕسم یا سُہ ٲسِنۍ کمپیوٹَر ساینَس فی کانٛہہ قٕسم یُس اَتہِ وٕنۍکٮ۪نَس بی ٹیٚک چھُ أسۍ ونان یعنی کہِ بیچلَر آف ٹیٚکنالجی یتھ أسۍ ونان چھِ تِم سٲلِم قٕسمٕکۍ چھِ اَتہِ وٕنۍکٮ۪نَس گَژھان واریاہ اصٕل حساب چھُ اَتہِ وٕنۍکٮ۪نَس کہِ یِم اَتِکۍ یِم ٹیٖچر چھِ تِم چھِ واریاہ قٲبل تہٕ تِم چھِ سپورٹ کران وٕنۍکٮ۪نَس اَتہِ کٮ۪ن سٹوٗڈنٹٕس اَمہِ پَتہٕ اگر أسۍ وٕچھو قَمَریا ہَیَر سیٚکِنڈری گاندَربل اندر چھِ واریاہ اکھ اصٕل ہَیَر سیٚکَنڈری بہٕ وَنہٕ مےٚ باسیو پنٛنہِ جایہِ بَڑٕ بہتریٖن تکیازِ اصٕل اصٕل ٹیٖچَر چھِ اَتہِ تِم چھِ بٮ۪نفِٹ دِوان اَسہِ کہِ أسۍ چھِ نالیج ہٮ۪کان گین کٔرِتھ اصٕلہ پٲٹھۍ چھِ أسۍ پَنٕنۍ ہٮ۪کان نالیج ہٮ۪کان اَڈاپٹ کٔرِتھ تہٕ اَسہِ تہِ چھِ پَے لگان کہِ دُنیا کوٚت ووت کیاہ گوٚو کیاہ حِسابہ چھُ وٕنۍکٮ۪نَس چَلان بیٚیہِ اگر أسۍ وٕچھو گورمٮ۪نٛٹ فِزکَل کالیج گورمٮ۪نٛٹ کالیج آف فِزکَل ایٚجُکیشَن چھُ واریاہ اکھ اصٕل تکیازِ تتہِ چھِ مُختَلِف وٕنۍکٮ۪نَس ڈِگری گَژھان تہٕ اگر بہٕ سُکولَن ہٕنٛز کَرٕ ڈرٛیٖم لینٛڈ چھُ یا گہِ گرٛیٖن گرٛیٖن ویلی ساری چھُنہٕ کینٛہہ ڈرٛیٖم لینڈ چھُ یا ہِل ٹاپ چھُ واریاہ واریاہ اصٕل اصٕل بٔڑۍ بٔڑۍ سُکوٗلٕز تہٕ فی تہِ چھُ روزان نامِنَل یِہوٚے یہِ یوٗتاہ اکھ بَچہِ اٮ۪فٲڈ ہیٚکہِ کٔرِتھ تیوٗتاہ بیٚیہِ یِم کوڈ وٕنۍکٮ۪نَس چھُ دیُتمُت یِمو کوڈ یُس یِمن چھُ آسان یعنی کہِ یُس یِمَن ریٚگُلیٹری باڈی چھِ آسان یوٗتاہ تِمو فیٖس چھُ تھومُت تہٕ تیُتُے چھِ تِم رَٹان تَمہِ عَلاو چھِنہٕ تِم رَٹان کینٛہہ بِلکُل چھُ تَتہِ واریاہ اصٕل حِساب تہٕ یُس تِم فیٖس چھِ رَٹان سُہ چھِ تِم تَتہِ جیٚنون رَٹان تتھ چھُنہٕ کانٛہہ پرٛابلِم اَسہِ گَژھان کینٛہہ کینٛہہ